یوگا چھِ واریاہ زیادٕ ضروٗری أکِس صحت منٛد اِنسانَس خٲطرٕ اگر أسۍ یوگہٕچ کَتھ کَرو یوگا چھِ اَسہِ واریاہ زیادٕ بے اِنتِہا فٲیِدٕ اَسہِ واتناوان گۄڈنٮ۪تھ کَرو أسۍ کَتھ کہِ کَتھ ایجہِ منٛز گژھِ اَکھ اِنسان یوگا کَرُن سِٹاٹ پَنٛداہ یا شُہ شُراہ وُہر ییٚمہِ ساتہٕ اَکھ اِنسان گژھِ تمہِ ساتہٕ گژھِ سُہ سِٹاٹ کَرُن یوگا کَرُن پَنداہ ٹُو شُراہ وُہَر ییٚمہِ ساتہٕ سُہ گژھِ اَمیُک اَصٕل وقت یُس چھُ سُہ چھُ صُبحٲے صُبحٲے ییٚمہِ ساتہٕ گاش چھُ پھۄلان ییٚمہِ ساتہٕ مارنِنٛگ چھِ سِٹاٹ گَژھان تمہِ ساتہٕ گژھِ اَکھ اِنسان کَرُن یوگا نٮ۪مازٕ صُبح پَتہٕ گَژھِ یہِ کَرُن یوگا اَتھ چھِ بیٚیہِ اِنتِہا فٲیِدٕ اَتھ یوگاہَس واریاہ زیادٕ فٲیدٕ چھِ اَتھ اَمِکۍ ایڈوانٹیجس وَنو أسۍ کہِ یوگا یُس چھُ یہِ چھُ أکِس اِنسان سٹرٛس فری تھاوان یہِ چھِ أکِس اِنسان سٕنٛز پریشٲنی دوٗر کَران أکِس اِنسانَس فٔلیگزِبٕل بَناوان أکِس اِنسانَس چھِ آب مطلب دۄہ کھۄتہٕ دۄہ چھِ آزٕ ژۄپٲرۍ چھِ اِنسان وٕچھان کَمبَر دٲدۍ چھِ زنٛگَن چھِ دود آسان کَلَس چھُ دود آسان کَلہٕ دود چھُ زیادٕ آسان سٹرٛس پرییشٲنی ڈِپریشَن یِمَن سۄ یِمَن واریاہَن چیٖزَن منٛز چھُ أزیُک اِنسان مُبتہٕ لاگومُت چاہے سُہ لَکُٹ ٲسۍ تن چاہے جَوان ٲسۍ تن بوٚڑ ٲسۍ تن بُزَرگ ٲسۍ تَن پرٮ۪تھ کانٛہہ اِنسان چھُ چھِ یِمَن چیٖزَن منٛز مُبتلا گوٚمُت مگر اَکھ اگر اَکھ اِنسان یوگا کَرِ کَنٹِنیوٗ کَرِ یوگا گۄڈٕ پٮ۪ٹھَے تھاو یوگاہَس حٲل صُبحٲے مارنِنگَس منٛز یا شامنَس کَرِ یوگا کُنہِ تہِ ٹایمَس کہِ امہِ سۭتۍ چھِ اَکھ اِنسان اَکھکھ فلیکزِبٕل بَنان نہ کَرسہِ فِزِکٔلی کانٛہہ دود بیٚیہِ بیٚیہِ چھُ اَکھ اِنسان سٹرٛس فری بَنان نہ چھِ نہ ہیٚکہِ گَژھٮ۪س سٹرٛس نہ ڈِپرٮ۪شَن یِممو چیٖز اوس نِش بَچہِ تہٕ تمے کِنۍ گَژھِ اَکھکھ اِنسان یوگا کَرُن